آ مےٚ چھِ پَے زِ آز حظ یُس یوٗتھ چھِ اَتھ منٛز چھِ واریاہ اَن اٮ۪مپلایمٮ۪نٛٹ گٔمٕژ روزگارٕے چھَنہٕ میلان کیٛازِ تُہۍ وٕچھوُن کانٛہہ لٔڑکہٕ یُسہٕ اَتھ کیٛاہ چھِ نہ ایم بی ایم ایم اے کٔرِتھ چھِ بی اے کٔرِتھ چھِ یا ایم کام کٔرِتھ چھِ سُہ چھِ بِچور آسان گَرِ بِہِتھ سُہ چھُ آسان گَرِ بِہِتھ تہٕ اَتھ کیٛاہ چھِ ناو تُہۍ وٕچھِو بہٕ گوٚژھ اَکہِ دۄہ أکِس جایہِ تہٕ مےٚ وُچھ مےٚ وُچھ تَتہِ لٔڑکہٕ اَکھ تہٕ تٔمۍ اوس بِچٲرۍ پوٚرمُت اَصٕل تہٕ تٔمۍ اوس کوٚرمُت تٔمۍ اوس کوٚرمُت بی ایڈ بِچٲرۍ تہٕ سُہ اوس مِستَر کامہِ سۭتۍ تُہۍ وٕچھِو زِ آز ٲسۍ یہِ اَن اٮ۪مپلایمٮ۪نٛٹ کۭژاہ چھِ گٔمٕژ سٲنِس اَتھ یوٗتھَس منٛز یُس یُس اَکھ لٔڑکہٕ بِچور پَران دۄہ راتھ محنت کَران پَتہٕ مِلہِ نہٕ تٔمِس روزگار کینٛہہ سُہ کوٚت گہ تہٕ گورمینٹَس پَزَن اَتھ کیٛاہ چھِ ناو گورمٮ۪نٛٹ جابَس کَرٕنۍ تہٕ یِمو سۭتۍ سٲنِس اَتھ یوٗتھَس منٛز اٮ۪مپلایمٮ۪نٛٹ یی تہٕ بیٚیہِ پزَن تِمَن گورمٮ۪نٛٹ سکوٗل بَناوٕنۍ گورمٮ۪نٛٹ اَتھ کیٛاہ چھِ گورمٮ۪نٛٹ ہاسپِٹل بَناوٕنۍ یِمو سۭتۍ یہِ سٲنۍ یوٗتھ چھِ اَتھ منٛز یی تھوڑا اَن اٮ۪م یہِ اٮ۪مپلایمٮ۪نٛٹ یی تامَتھ تہٕ اَتھ کیٛاہ چھِ ناو